ہیلو

السلام علیکُم جناب تُہۍ چھُو حظ ہوٹَل منیجَر مےٚ حظ اوس کَرُن کمرٕ اکھ بُک توہہِ چھا وٕنۍکٮ۪س توہہِ چھا وٕنۍکٮ۪س

مےٚ حظ اوس اَکُے بَکار أسۍ حظ چھِ زٕ نَفر اہن حظ آ اَچھا مےٚ ؤنۍتو تُہۍ اَتھ کیٛاہ چھِ گژھان ریٹ کیٛاہ گژھان اہن حظ فیسَلٹی گژھَن آسٕنۍ سٲری اے سی گژھِ آسُن ٹی وی گژھِ آسُن آ ساڑ نہ کَم گَژھِ نا کینٛہہ

مےٚ حظ اوس ٹونٛٹی سپٹمبَر بَکار

صاف صافی ہُنٛد سا فیم ویم اَصٕل ٹھیٖک میٖلٕز کیٛاہ چھُو تُہۍ دِوان کھٮ۪ن چٮ۪نَس منٛز سُہ چھا أتھۍ پے مےٚ سُہ چھا أتھۍ پونٛسَس منٛز کِنہٕ تَتھ چھِ الگ پونٛسہٕ دِنۍ ٹھیٖک اگر أسۍ پیمٮ۪نٛٹ کَرو آن لاین وان لاین اَسہِ مِلیٛا کینٛہہ کیش بیک یا کینٛہہ ڈِسکاوُنٛٹ اَمہِ تھرٛوٗ یِتھ کَنۍ تہِ ہیٚکیٛاہ مِلِتھ بیٚیہِ کیٛاہ اٮ۪ڈِشَنل فیسَلٹی چھُو تُہۍ تھاوان دوٚپمو بیٚیہِ کیٛاہ اٮ۪ڈِشَنل فیسَلٹی آسہِ لایک سِومِنٛگ پوٗل آسیٛا سِومِنٛگ پوٗل چھا آوُٹ سایڈ آسیٛا سِومِنٛگ پوٗل آسیٛا سِومِنٛگ پوٗل چھا

ٹھیٖک ٹھیٖک اگر پتہٕ أسۍ دٔیمہِ پھِرِ یہِ کَرو بیٚیہِ وِزِٹ تَمہِ ساتہٕ آسیٛا اَسہِ کیٛنہہ اٮ۪ڈِشنَل ڈِسکاوُنٛٹ تَمہِ ساتہٕ چلو چلو ٹھیٖک چلو شُکریہِ اَدٕ حظ